جِناب آز صُبحے کَرے مےٚ ہاف چِکن بِریانی آرڈَر وٕنۍ کٮ۪ن پیو مےٚ بیٚیہِ مٲل یہِ تُہُنٛز بِریانی کھینَس تِکیازِ ییٚلہِ مےٚ پٕتمہِ لَٹہِ بِریانی کھیے سۄ ٲس واریاہ لٔزیٖز واریاہ اَصٕل مِیانیو گَرکیو تہِ کٔر تَمِیِک تعٲریٖف دوپُکھ بِریانی چِکن بریانی یۄس ٲس سۄ ٲس واریاہ اَصٕل یُس تَتھ سۭتۍ رایتا اوس سُہ اوس واریاہ لٔزیٖز واریاہ ٹیسٹی وۄنۍ چھُس بہٕ یَژھان وٕنۍ کیٚس بیٚیہِ سیم ہاف بِریانی چِکن بِریانی آرڈَر کَرٕنۍ تہٕ ایڈرس چھُ سیم صُبحُکُے تہٕ مہربٲنی کٔرِتھ سوٗزِو یور چِکن بِریانی اَکھ ہاف